کٔشیٖرِ منٛز یِم زَن ییٚتہِ یِوان چھِ زَن مٲنٛزِ رات چھِ آسان کٲنٛسہِ چھِ آسان کَن کَن ژۄمٕنۍ نَس ژۄمٕنۍ کٲنٛسہِ چھُ نیران بَچہِ زٮ۪وان کٲنٛسہِ چھِ نیران پاس ٹٮ۪نتھَس یا ٹُوٮ۪لتھَس یِم چھِ اوکیجَنٕز یِمَن پٮ۪ٹھ مطلب کیٛاہ چھِ اَتھ دَپان یِمَن پٮ۪ٹھ لُکھ چھِ سۄمان پَتہٕ چھِ اِوٮ۪نٛٹ یِوان مُنعقد کَرنہٕ وازوان چھِ یِوان سٔرٕو کَرنہٕ مطلب وازٕ چھُ یِوان اَننہٕ تٔمِس چھِ یِوان پونٛسہٕ دِنہٕ مطلب مطلب وازٕ چھُ یِوان سٔرٕو کَرنہٕ آز چھِ ییٚتہِ واریاہ وازٕ تہِ یِم زَن ہیٚرِمٮ۪ن علاقَن پٮ۪ٹھ تہِ چھِ ؤتھۍ مٕتۍ سرینَگَر تہٕ وازٕ چھِ یِوان مطلب اَننہٕ پَتہٕ چھِ تِم وازٕوان رَنان مطلب یِمَن اِوٮ۪نٛٹَن پٮ۪ٹھ پَتہٕ چھِ یِمَن اِوٮ۪نٛٹَن پٮ۪ٹھ ڈانٕس اٮ۪نٹَرٹینمٮ۪نٛٹ تہِ کَران رِشتہٕ دار چھِ یِوان ہَمساے چھِ یِوان بُلاونہٕ دوسو احباب چھِ یِوان بُلاونہٕ پَتہٕ چھِ مُختلِف ڈانٕس روٚف چھِ یِوان کرنہٕ مطلب مالہٕ چھِ یِوان ترٛاونہٕ

یِمَن منٛز چھِ بیٚیہِ چھِ یِوان ییٚتہِ اِوٮ۪نٛٹ یِوان اَلَگ پٲٹھۍ مُنعقد کَرنہٕ یَتھ منٛز اٮ۪ویرنیٚس یِوان پَبلِکلی دِنہٕ مطلب یِتھ کٔنۍ یِتھ کٔنۍ کیٛاہ کیٛاہ مطلب ایویرنیٚس چھِ نہ آسان زَن پَبلِکٕلی یِوان دِنہٕ مطلب سہِ سِگریٹَس خلاف مَنشاتَس خلاف یِم چھِ یِوان اِویٚنٹ کَرنہٕ سوشَل اٮ۪ویرنیٚس خٲطرٕ اچھا جی فادٲرٕس ڈے مَدٲرٕس ڈے یِم اِوینٛٹ چھِ یِوان مُنعقد کَرنہٕ